آ بہٕ ہَسا ہیٚکہٕ پانٛژَن کَنٹریَن ہٕنٛدۍ ناو ؤنِتھ گۄڈنیُکُے وَنہٕ بہٕ تِبَت فٮ۪ورِٹ مےٚ پَنٕنۍ کَنٹری دوٚیِم وَنہٕ بہٕ یہِ چھُ نیپال چھِ ترٛیِم وَنہٕ بہٕ بِہار تہِ بوٗٹان تہِ ہیٚکہٕ ؤنِتھ تہٕ پوٗنٛژِم گٔے سٲنۍ موسٹہٕ لَوڈ کَنٹرٛی سُہ گٔے سون اِنڈیا یا بھارَت یِتھ بہٕ ناو نوٚو پیٚیہِ